اسلام علیکُم وعلیکُم اَسلام ٹھیٖک چھُو حظ شُکر خۄدایَس کُن ٹھیٖک تُہۍ چھُوا سٲری ٹھیٖک تۄہہِ کِتھ پٲٹھۍ پیوٚمُت وٕنۍکٮ۪س یاد کیٛاہ دٔلیٖل کَتھ پایپہِ نَلکہٕ پایپہِ ٲسا گٔمٕژ یَس نٮ۪برٕ پٮ۪ٹھ سَپلاے چَرن اَنٛدر آب

ٹھیٖک اَتھ چھِ یہِ چھےٚ سٮ۪مٕز پھٔٹمٕژ وٕٹمٕژ ما پایِپ کِنہٕ یہِ اَتھ چھِ گٔمٕژ ییٚتٮ۪ن ییٚتٮ۪ن چھُنا آسان ساکٮ۪ٹ لٲگِتھ بیٚیِس پایپہِ سۭتۍ یہِ رَلٲیِتھ کِنۍ تَتٮ۪ن چھُ گوٚمُت

اچھا کٕنَس نِش چھِ پھٔٹمٕژ یہِ چھےٚ شِشتٕر پایپ چھےٚ کِنۍ رَبڈ پایپ چھِ لٲگِتھ اچھا رَبڈ پایِپ ٹھیٖک رَبڈ پایپَن چھِ تھوڑا گژھان اَگر پریٚشَر ویٚشَر زیادٕ آسان یا کُنہِ ساتہٕ یہِ چھےٚ بَنٛد مطلب زٔمیٖنَس تٔلۍ چھےٚ کِنہٕ یہِ چھِ یِتھَے پٲٹھۍ پیٚٹھی یَلَے اَتھ ما پٮ۪ٹھٕ پیٚمٕژ کٔنۍ ؤنۍ کیٚنٛہہ تَمہِ سۭتۍ پھٔٹمٕژ تہٕ تَمہِ سۭتۍ مَہ گٔے ٹھیٖک ٹھیٖک ٹھیٖک زمیٖن تَلٕے چھِ یہِ نا تیٚلہِ ما ٲسمٕژ یہِ پایپٕے ؤستِھ یہِ کَر أنۍمٕژ پایِپ کوٗتاہ ٹایم چھُ گوٚمُت اَتھ پایپہِ أنۍمٕتِس اچھا ٹھیٖک ؤرۍیَس منٛزٕے نَے گَژھِ اَتھ لیٖک گژھٕنۍ کَم آز کَم گژھٮ۪نہٕ تیٚلہِ تہِ زٕ ژور ؤری نیرن تیٚلہِ ما ٲسمٕژ تۄہہِ یہِ أنۍمٕژ یہِ لوکلٕے پایپ یہِ چھَنہٕ ٲسمٕژ زیادٕ لَگہار تیٚلہِ کِہیٖنۍ اَمہِ حالہٕ اچھا ٹھیٖک اَمہِ علاوٕ چھےٚ بیٚیہِ کُنہِ پایپہِ کیٚنٛہہ پرٛابلِم کٕنۍ أتھۍ یوتہٕ چھِ

اچھا ٹھیٖک اہن حظ آز چھُ لَگن آب واریاہ زیادٕ ضُروٗرت تہٕ کِہیٖنۍ چھُنہٕ پَرواے اَتھ دِمو نَظر صُبحن یِمہٕ بہٕ اوٚتھٕے نا صُبحن آوریرٕے چھُ آسَن آز واریاہ زیادٕ وۄنۍ اگر مےٚ پَگاہ ژورِ بَجہِ پَتھ کُن آو نا ٹایِم تیٚلہِ دِمہٕ بہٕ نظر بہٕ وٕچھتھ أتھی اَتھ کیٛاہ دٔلیٖل چھِ اچھا ٹھیٖک دپ تۄہہِ چھَو صحیح پرٛابلِم گٔمٕژ تیٚلہِ اَمہِ سۭتۍ نا اَتھ چھےٚ سورُے فُل آب چھِ اَتھ أتھی ژَلان نیٖرِتھ اَنٛدر کُن چھُنَہ ٹوٹَل کِہیٖنۍ اَژَن وَنہِ ٹھیٖک ٹھیٖک چلو کِہیٖنۍ چھُنہٕ پَرواے بہٕ کر کوٗشِش نا صُبحن سُلی چاے چٮ۪تھٕے یوت کَرو کوٗشِش اوٚتَن یِنۍ نہ اَتھ دِنۍ نَظر تہٕ اگر مےٚ ٹایِم آو تیلہِ تہِ کَرٕ تۄہہِ بہٕ صُبَن چاے چٮ۪تھ فون نہ اگر مےٚ آو ٹایم تہٕ تیٚلہِ یِمو تمی ساتہٕ اگر نہٕ تہٕ تیٚلہِ چھُ تیٚلہِ گوٚو کَنفٲرٕم پگاہ ژورِ بَجہِ پَتھ کُن ہُتھ پٲٹھۍ چھُ آوریر آسان اَسہِ اَز واریاہ زیادٕ نہ اہن حظ تیٚلہِ تہِ کَرٕ بہٕ پَننہِ آیہِ واریاہ زیادٕ کوٗشِش صُبحن سُلی یِنٕچ تہٕ تاکہِ تۄہہِ گژھِ جلدی مَسلہٕ گژھُن حل تِکیٛازِ آب چھُ واریاہ زیادٕ ضُروٗری آسان آز مُشکِل چھُ گژھان پَتہٕ آب وَرٲے ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پَرواے تیٚلہِ تہِ کرٕ تۄہہِ بہٕ صُبحن فون نہ یورَے بہٕ وَن تۄہہِ اگر بہٕ ہیٚچِس تہِ یِتھ تیٚلہِ تہِ کرٕ بہٕ تۄہہِ فون اگر نہٕ ہیٚچِس تہِ یِتھ تیٚلہِ تھاے بہٕ تۄہہِ ؤنِتھ بہٕ یِم ژورِ بج پَتھ کُن ٹھیٖک چھا چلو ٹھیٖک چھُ چلو وۄنۍ کَرٕ بہٕ تۄہہِ صُبَحس تیٚلہِ فون تہِ چلو بِہِو رۄبَس حوال